السلام علیکُم ورحمتُہ اللہ وَبرکاتُہ مےٚ حظ چھُ ناو اَفروزا بہٕ چھَس ڈِسٹِرک بانٛڈی پورہ پٮ۪ٹھ پانٛژَن کَنٹِرٛیَن ہُنٛد ناو چھُ تۄہہِ پرٛژھمُت پانٛژَن کَنٹِرٛیَن ہُنٛد ناو حظ چھُ پاکِستان نیپال اِنڈیا بَنٛگلادیش چَینا